السلام علیکُم وَرحمتُہ اللہ وبرکاتہوٗ بہٕ حظ چھَس اَفروزا ڈِسٹِرٛک بانٛڈی پورہ پٮ۪ٹھ تۄہہِ حظ چھُو پرٛژھمُت پانٛژَن اِنٹَرنیشنَل سٕٹیٖزَن ہُنٛد ناو پانٛژَن اِنٹَرنیشنَل سٕٹیٖزَن ہُنٛد ناو چھُ ٹُرکی ٹوکیو اِستَنبُل لَنڈَن پیرس